ڈِسٹِرٛک کُپواراہَس منٛز چھِ واریاہ اٮ۪جوکیشنَل اِنَسٹِچوٗٹٕس لایِک گورمینٛٹ ڈِگری کالج کُپوارہ چھِ ڈِسٹِرٛک اِنَسٹِچوٗٹ آف اٮ۪جوکیشَن کُپوارہ چھِ یا یُس تۄہہِ مٮ۪نشَن چھُو کوٚرمُت کہِ پال گورمینٛٹ پالِٹٮ۪کنیٖک کالج چھِ یا فاطمہ مٮ۪موریَل اٮ۪جوکیشنَل اِنَسٹِچوٗٹ چھِ ییٚتہِ چھِ واریاہ ایجوکیشنَل اَپورچُنِٹیٖز شُرٮ۪ن خٲطرٕ یِوان ترٛاونہٕ تہٕ ڈرٛیٖم ویلی اٮ۪جوکیشنَل اِنَسٹِچوٗٹ چھِ ٹنٛگڑار سادنہ روڈَس پٮ۪ٹھ چھِ یہِ تہٕ واریاہ یِم چھِ واریاہ اٮ۪جوکیشنَل اِنَسچوٗٹ سکوٗلٕز چھِ واریاہ گو گورمینٛٹ سکوٗلٕز چھِ پرٛایٚویٹ سکوٗلٕز چھِ تہٕ یِم ییٖتیٛاہ واریاہ زیادٕ سکوٗلٕز یِمَن منٛز چھِ اَصٕل پٲٹھۍ یِوان پَرناونہٕ یُس سکوٗل فیٖس چھِ سُہ مطلب نارمَل پرٛٮ۪تھ کانٛہہ ہیٚکہِ سُہ اٮ۪فٲٹ کٔرِتھ اَکھ یہِ کامَن پٔرسَن تہٕ یُس گورمینٛٹ سکوٗل چھِ آسان گورمینٛٹ سکوٗلُک فیٖس یُس آسان چھِ سُہ چھِ یوٗجؤلی آسان سیم پرٛٮ۪تھ کُنہِ جایہِ چھِ آسان سُہ ہیٚوُے مگر یُس وَ پرٛایٚویٹ سکوٗلَن منٛز چھِ آسان کانٛہہ سکوٗل چھِ آسان تھوڑا ہاے فاے تَتھ چھِ آسان زیادَے پَہنَس فیٖس تمہِ موٗجوٗب چھِ پیٚوان تَتھ زیادٕ فیٖس بَرُن مطلب ایٚفٲٹ چھِ ہیٚکان کٔرِتھ پَتہٕ گٔیٚے کورسٕز کٕم کٕم چھِ اَتہِ آپٹہٕ کَران یا کورسٕز کٕم کٕم چھِ پالِٹٮ۪کنیٖک کالج یُس چھِ اَتہِ چھِ واریاہ اِنجیٖنٔرِنٛگ ہنٛدۍ کوسٕز آسان اِنجیٖنٔرِنٛگ ہِنٛدۍ کورسٕز چھِ اَتہِ کَرناوان کمپیوٗٹرٕک کورسٕز چھِ اَتہِ کَرناوان مطلب شُرٮ۪ن ہِنٛدۍ خٲطرٕ چھِ واریاہ اَصٕل تہٕ مطلب یٔمِس نہٕ پالِٹٮ۪کنیٖک آسہِ کَرُن یا بیٚیہِ کینٛہہ آسہِ کَرُن تہٕ گورمینٛٹ ڈِگری کالجَن منٛز چھِ واریاہ سَبجَکٹٕس اَسہِ آفَر گژھان لایِک سِریکَلچَر چھِ گژھان یا مطلب سِرِیکَلچَر چھُکھ اٮ۪ڈِشنَلو منٛز سِکِستھٕ سیٚمِسٹَرَس منٛز کوٚرمُت مطلب نٔے نٔے یِم چیٖز چھِ یِم ہیٚکان اَتھ منٛز اِنکٕلوٗڈ کٔرِتھ اگر ساینَس آسہِ تَتھ منٛز چھِ زولجی باٹنی وغیرہ کٔمِسٹِرٛی فِزِکٕس اگر وَ آٹٕس آسہِ تَتھ منٛز چھِ یہِ پالِ یہِ پالِٹِکَل ساینَس چھُ ہِسٹِرٛی وغیرہ چھُ تَتھ منٛز آسان اَصٕل اَصٕل اَپورچُنِٹیٖز چھِ بَچَن ہٕنٛدۍ خٲطرٕ تہٕ سکوٗلٕز تہِ چھِ واریاہ اَصٕل